اگر أسۍ وٕچھو مےٚ باسان کٔشیٖرِ مہ اگر بہٕ پنٛنہِ ایرِہٕچ کَتھ کَرٕ ییٚتہِ کیٛاہ ٲسۍ لوٗکھ برونٛہہ کَران زیادٕ تر زیادٕ ٲسۍ ییٚتہِ قٲلیٖن کٲم کَران واریاہ لُکھ ٲسۍ قٲلیٖن کٲم کَران اگر بہٕ کَتھ کَرٕ پَننہِ مےٚ اوس پَنُن مو مےٚ اوس مول تہِ کَران قٲلیٖن کٲم مگر لوٗکو ترٛوو یہِ أتھی یہِ قٲلیٖن کٲم یِم لٔگۍ بَدل کار کَرنہِ کیازِ لٔگۍ برونٛہہ کالہِ مےٚ چھِ یاد یُتھُے برونٛہہ مطلب بہٕ میٛانہِ لۄکچار برونٛہہ اَتھ چھِ ٲسمٕژ واریاہ رۄپَے قٲلیٖن کامہِ اَتھ چھُ اوسمُ واریاہ زینان اِنسان برونٛہہ چھِ ٲسۍمٕتۍ أڑۍ مُلزِمطلَب تیُتھ تہِ مُلٲزِم چھِ لٔگۍمٕتۍ تِمو چھِ ترٛٲمٕژ مُلازمت کیٛازِ یورٕ چھُ اوسمُت قٲلیٖن کہِ پٮ۪ٹھ تَمہِ کھۄتہٕ زیإ زینان مُلٲزِمَس چھِنہٕ تَمہِ ساتہٕ زیادٕ تنخواہ ٲسۍمٕتۍ دِوان کینٛہہ قٲلیٖن کامہِ پٮ۪ٹھ چھُ اوسمُت زیادٕ زینان مےٚ چھِ یاد اگر بہٕ پنٛنہِ گَرُک ونہٕ اَسہِ کیٛاہ چھُ اوسمُت اَسہِ چھُ ہیوٚتمُت مطلب اَسہِ چھِ ٲسۍمٕتۍ یِم پاپَس ٲسۍمٕتۍ بیٚیہِ ژور بٲے بیٚیہِ اوسمُت میون پاپہٕ گٔیے نا پانٛژھ یِم چھِ ٲسۍمٕتۍ کَران بوٚڈ ہیوٗ چھِنہٕ یِمَن قٲلیٖن کٲم اوسمُ کَران بیٚیہِ لۄکُٹ ہیوٗ اوسمُت نہٕ کِہیٖنۍ کَران چھُنہٕ تھوڑا یِہوٚے آوارَے یِم چھِ ٲسۍمٕتۍ ترٛےٚ بٔرۍ بارٕنۍ کَران قٲلیٖن کٲم أتھی ترٛےٚ بٔرۍ بارٕنۍ چھِ ٲسۍمٕتۍ قٲلیٖن کٲم کَران اَکھ چھِ ٲسۍمٕتۍ یِم گَرٕ پَکناوان اَصٕل پٲٹھۍ مَزٕ سان بیٚیہِ چھِ یِمو زٔمیٖن ہیوٚتمُت واریاہ زٔمیٖن اَسہِ چھِ باغ ہیوٚتمُت أکِس جایہِ شےٚ کَنال چھِ یِمو تِم ہیٚتۍمٕتۍ پَتہٕ چھِ اَسہِ ہیوٚتمُت بیٚکِس جایہِ اَکھ زٔمیٖن تَتٮ۪تھ چھِ آز پِتٕر بٲیِس اَسہِ مِشیٖن چَلان بریٚنٛڈ ساز مِشیٖن سُہ چھُ کَنال اوسمُت اَکھ کَنال پَتہٕ چھِ بیٚکِس جایہِ تَتٮ۪تھ گوٚو اَسہِ بیٛاکھ یُس پیٚتٕر بَسنہِ تَتھ چھِ وَنان یِبلیُن تَتَس چھِکھ ہیٚتۍمٕتۍ زٕ کَنال اَتھی قٲلیٖن کٔہ کامہِ پٮ۪ٹھ مطلب چھُسو بہٕ تۄہہِ وَنان أتھی پٮ۪ٹھ ہیٚتۍمٕتۍ چھِکھ زٕ کَنال تہٕ پَتہٕ چھُکھ ہیوٚتمُت بیٚیہِ بیٚیہِ کَتھ بیٚیہِ چھِ یِمو پٔرنۍ پٮ۪ٹھ ہیٚتۍمٕتۍ ترٛےٚ کَنال بیٚیہِ چھِ یِمو واریاہ ہیوٚتمُت واریاہ زٔمیٖن چھُکھ ہیوٚتمُت مےٚ چھِنہٕ وٕنۍکٮ۪س یاد پٮ۪وان اَتھے نَروا پچہِ پٮ۪ٹھ تہِ ہیٚتۍمٕتۍ زٕ ژور کَنال تَتھ وَنان مطلب واریاہ زمیٖن چھِ یِمو ہیوٚتمُت اَتھ پٮ۪ٹھ اَسہِ چھِ ٲسۍمٕتۍ بٕڈِ بَبَس بیٚنہِ واریاہ تٔمِس چھِ بیٚنیو نِمُت وَتہِ پٮ۪ٹھ وَتہِ پٮ۪ٹھ یُس سَرا زٔمیٖن چھُ اوسمُت نِمُت تٔمۍ چھکھ ٲسۍمٕژ نمبَل دِژمٕژ مگر پَتہٕ چھِ سانیو پیٚترو میٛٲنۍ پاپَن یِمو چھِ تیٖژاہ قٲلیٖن کٲم کٔرمٕژ مطلب واریاہ قٲلیٖن تَتھ چھِ ٲسۍمٕتۍ سۄ واریاہ رۄپیہِ یِوان تہٕ کَران چھِ ٲسۍمٕتۍ یِم قٲلیٖن زیُن اَکھ چھِ یِمو مَکان ٲسۍمٕتۍ بَنٲیمٕتۍ اَکھ اوسُکھ اَکھ مَکان دُپُہُر بیٚیہِ اوسُکھ بیٛاکھ مکان بنومُت تَتھ ٲسۍ ٲٹھ کَمرٕ بیٚیہِ اوسُکھ بیٛاکھ بَنومُت تَتھ ٲسۍ شےٚ کَمرٕ بیٚیہِ اوس کِچَن بنومُت تَمہِ وِز اَسہِ تَتھ ٲس ٹٲلہٕ لٲگِتھ تمِ چپٕس ٲسۍمٕتۍ آسان کیٛاہ تانٮ۪تھ تِمَے ٲسۍمٕتۍ لٲگۍ مطلب اَسہِ اوسمُت ووکھٕ مَکان اوسمُت یِوان یَتھ ایریاہَس منٛز پانہٕ اَسہِ گۄڈنِچ لَٹہِ دُپُہُر مَکان بیٚیہِ چھِ کھا پۄختہٕ سیرٮ۪ن ہُنٛد کَران چھِ ٲسۍمٕتۍ یِم أتھی پٮ۪ٹھ قٲلیٖن کامہِ پٮ۪ٹھ چھُ اوسمُت سٲلِم چَلان مگر وقت وقت گوٚو آز اگر وٕچھو قٲلیٖن کٲم اَتھ چھِنہٕ کِہیٖنۍ اَتھ چھِنہٕ کانٛہہ ریٹھٕے اَتھ چھِنہٕ بِچٲرۍ یِم ہَتھ رۄپیہِ تِنہٕ دۄہَس زینان ییٚتہِ ٲسۍ واریاہ لُکھ کَران قٲلیٖن کٲم مےٚ باسان ییٚتہِ ترٛٲو سٲلِمو ژٕ یَتھ گامَس منٛز چھُکھ میون پاپٕے یوت یُس قٲلیٖن کٲم چھُ کَران سُہ کَرِہا مٔزوٗرۍ تٔمِس چھُنہٕ مطلب صحت ٹھیٖک کینٛہہ سُہ تھوڑا کَمزور سُہ ہیٚکہِ نہٕ مٔزوٗرۍ دٔرِتھ کِہیٖنۍ ییٚتہِ ترٛٲو سٲلِمو أتۍتھٕے یہِ قٲلیٖن کٲم بَس لٔگۍ مٔزوٗرۍ گژھنہِ تِمو کیٛاہ کوٚر اگر أسۍ واریاہ وٕچھو اَڑیو ہیٚچھۍ رنٛٛگہٕ کٲم اَڑیو ہیٚچھۍ شِشتٕر کٲم تِمو بَنٲے تَتھ پٮ۪ٹھ مَکان دُپُہُر دُپُہُر مَکان بیٚیہِ ہیوٚتُکھ زٔمیٖن قٲلیٖن کامہِ گوٚو باوٕے ختم یِہوے چھِ بوٚڈ وَجہ یِہوٚے قٲلیٖن کٲم ژھٕنِکھ ترٛٲیِتھ یِتھَے کٔنۍ آرِ کٲم ٲسۍ أڑۍ کَران آرِ کامہِ پٮ۪ٹھ ٲسۍ زینان رۄپیہِ روٗد خلق پَشمیٖن کٲم چھِ وٕنہِ کَران پَشمیٖنَس چھِ وٕنہِ رۄپَے مگر تیٖژ نہٕ کینٛہہ ییٖژ مَطلَب بہٕ مٔزوٗرۍ پٮ۪ٹھ کَرِ کانٛہہ یِہوٚے کار ہیٚچھِ کانٛہہ تَتھ تیٖژ چھس نہٕ رۄپَے کیٚنٛہہ اَمے وجہ سۭتۍ ترٛوو بِچاریو لوٗکو ییٚلہِ نہٕ رۄپیہِ ٲسۍ واریاہ رۄپَے ٲس کَم ہورٕ اوس لَگان زیادٕ یہِ مےٚ باسان یِہوے چھُ بوٚڈ وَجہ یہِ کٲم ترٛٲوٕکھ قٲلیٖن کٲم اَتھٕ کٲم ترٛٲو لُکو اَتہِ ٲس نہٕ رۄپَے اورٕ یِوان خاص کینٛہہ دۄہ مطلب ضٔروٗرَتٕے ٲسٕکھ نہٕ پَتہٕ پوٗرٕ گژھان گَرِچ پَنٕنۍ تِم کیٛاہ کَرٕہن پَتہٕ